پانٛژھ نمبر اَکھ ہَتھ تہٕ بَہہ دَہ ساس زٕ ہَتھ زٕتووُہ اکھ لَچھ پٕنٛژٕ ساس پنٛژاہ ژور لَچھ پنٛژاہ ساس ٲٹھ لَچھ نَمنَمَتھ ساس نَو شَتھ تہٕ نَمنَمَتھ